أس چھِ گۄلگامۍ ڈسٹکس منٛز روزان وٲلۍ ییٚتہِ چھنہٕ تیٖتیاہ ہٮ۪لتھ کیر آسان خاص کینٛہہ ییٚتہِ چھُ ڈسٹک ہوسپٹل گۄلگام گۄلگامِس منٛز ییٚتہِ چھُ کانٛہہ اٮ۪مرجٮ۪نسی کیس آسان تٔمِس چھُ پٮ۪وان واریاہس ٹایمس تتٮ۪ن پرٛارُن ادٕے چھُ ڈاکٹر تتھ منٛز چھ آسان کم کھۄتہٕ کم ڈاکٹر یِم کینٛہس ٹایمس چھِ پیشنٹن دیان دِوان باقی یس ٹایمس چھِ تِم آسان پنٕنٮ۪ن پنٕنٮ۪ن کٕلنکن پٮ۪ٹھ پریوٹ تِم چھنہٕ گورمنٹ ہاسپٹلس غریٖب چھُ کانٛہہ آسان سُہ چھُ یِوان گورمنٹ ہاسپٹلس منٛز تِم ڈاکٹر چھنہٕ تٔمِس تیوٗت دیان دِوان کینٛہہ یوٗتاہ تِم پنٕنٮ۪ن پریویٹ کٕلنکن پٮ۪ٹھ دِوان چھِ تِکیٛازِ تِم چھِ تَتہِ پونٛسہٕ تِم چھِ تتہِ فیٖس آسان سٮ۪ٹھاہ سٮ۪ٹھاہ زٕ زٕ ہتھ ترٛےٚ ترٛےٚ ہتھ ژور ژور ہتھ پانٛژھ پانٛژھ ہتھ رۄپیہِ تِم چھِ تٔمہِ موٗجوٗب تِمن پیشنٹن تتٮ۪ن دِیان دِوان تہٕ باقٕے ہۄتھ گورمنٹ یِمن غریٖب غریٖب یِم غریٖب چھِ بچٲۍ آسان تِم چھِ گژھان گورمنٹ ہاسپٹل تِمن چھُنہٕ تتہِ یِوان تیوٗتاہ دِیان دِنہٕ کینٛہہ یِم پرٛیگنیٹ لیڈیٖز چھِ آسان تٔمِس چھُ پٮ۪ون اگر سۄ اٮ۪مرجٮ۪نسی کیس چھُ یِوان تٔمِس چھُ پٮ۪وان اتہِ پٮ۪ٹھ شہر واتُن تاکہِ ادے چھُ تٔمِس کینٛہہ ٹریٖٹمنٹ تٔمِس سٕندۍ تِمن چھُ آسان دۄن دۄن جانن توٚتانٮ۪تھ خطرٕ یوٚتانۍ تِم تور انٛدر چھِ واتان اسی لیے اسہِ گوٚس آسُن پنٕنٮ۪ن پنٕنٮ۪ن ڈسٹرکن منٛز گٔژھ آسٕنۍ بٔڑۍ بٔڑۍ ہاسپٹل یتھ منٛز ڈاکٹر آسَن بہہ ؤنی پٔہرن آسن اٮ۪ویلیبٕل یِم پنٕنٮ۪ن پیشنٹن آسَن خاص خیال تھاوان یِم اگر کانٛہہ اٮ۪مرجٮ۪نسی کیس آسہِ یِوان تِم آسَن جلٕد کھۄتہٕ جلٕد تِمن ٹریٖٹمنٹ تتیٚن کران